وعلیکُم السَلام السلام علیکُم اَوا ٹھیٖک پٲٹھۍ تُہۍ چھُوا ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ ؤنۍتو

میوٕ چھِ واریاہ قٕسٕم کیلہٕ چھِ سنٛگتَر چھِ پاین ایپٕل چھِ یہِ ہَسا دٲن چھِ ہٮ۪نٛد وٮ۪نٛد چھِ خَربٕز چھِ کَمہِ منٛز چھِ تھاوُن اَمبہٕ چھِ کیلہٕ چھِ زٕ قٕسٕم لَکچہِ چھِ بَجہِ چھِ بَجہِ چھِ گژھان زٕ ہَتھ رۄپیہِ دَرجَن لَکچہِ چھِ گژھان ڈۄڈ ہَتھ رۄپیہِ دَرجَن خَربٕز چھِ زٕ قٕسٕم اَکھ چھِ گژھان شیٖتھ رۄپیہِ کِلوٗ بیٛاکھ چھِ گژھان پنٛژاہ رۄپیہِ کِلوٗ ہٮ۪نٛد وٮ۪نٛد تہِ چھِ زٕ قٕسٕم اَکھ چھُ گژھان سَتَتھ رۄپیہِ کِلوٗ بیٛاکھ چھِ گژھان ژَتجی رۄپیہِ کِلوٗ ووٚنمو نہ حظ کیلہٕ چھِ گژھان زٕ ہَتھ رۄپیہِ اَکھ قٕسٕم بیٛاکھ چھِ گژھان یہِ ڈۄڈ ہَتھ رۄپیہِ دَرجَن یِم یِم چھِ تہٕ تۄیہِ کَمہِ منٛز چھُ نیُن تُہۍ نیٖوا اَصٕل اَکھ تُہۍ نیٖوا

ییٚلہِ تُہۍ نوٚو رِشتہٕ چھُ کوٚرمُت اَتھ خٲطرٕ گژھِ اَصٕل اَصٕل ٹھیٖک ٹھیٖک آسُن ٹھیٖک چھِ حظ اگر مطلب درٛوٚگُے گژھِ مگر گژھِ اَصٕل آسُن وونۍ ؤنۍتو وۄنۍ کُس کُس میوٕ وۄنۍ وٕنۍ مےٚ ریٹ وۄنۍ کُس کُس میوٕ چھُ بَرُن سٲری چھا بَرٕنۍ اَکھ اَکھ قٕسٕم چھا بَرُن اَکٔے قٕسٕم چھا بَرُن اچھا ٹھیٖک ٹھیٖک

اچھا کۭتِس تام گژھۍوٕ تۄہہِ اَکھ ڈَبہٕ گژھُن مطلب تیار اگر تُہۍ مطلب ساروٕے میوو منٛزٕ بیٚیہِ اَصٕل اَصٕل میوٕ تھٲیِو تیٚلہِ حظ گژھِوٕ تۄہہِ پٔنٛژٕ شَتھ پٮ۪ٹھ ترٛےٚ ساس اَکھ ڈَبہٕ یَتھ کیاہ وَنان کیلہٕ تہِ چھِ تھاونہِ ٹھیٖک ہا ڈرٛاے فرٛوٗٹ چھا مطلب پرٮ۪تھ کینٛہہ قٕسٕم تھاوُن کِنہٕ یوٚہَے کاجوٗ کھوٗپرٕ ڈوٗنۍ ووٗنۍ وَنۍ چھَ تھاونہِ یِمہٕ زٕ ہَتھ رۄپیہِ یہِ کیلہٕ دَرجَن چھُ کِنہٕ یُس ڈۄڈ ہَتھ روۄپیہِ درجَن چھُ یِمو منٛز تھَاووا کِنہٕ یِمو منٛز تھاوو نہ تۄہہِ دوٚپوٕ مطلب اَسہِ چھِ تازٕ رِشتہٕ کوٚرمُت تَوَے موٗجوٗب ووٚن مےٚ مطلب اَتھ خٲطرٕ گژھِ زَن آسُن رُت رُت بیٚیہِ اَصٕل اَصٕل صاف صاف اَسہِ چھِ دۄشوَے قٕسٕم تھٲوۍمٕتۍ ہٮ۪نٛد وٮ۪نٛد تہِ چھَ تھاوُن اَتھ ہٮ۪نٛد وٮ۪نٛد کُس قٕسٕم تھاوو بوٚڑ اَکھ تھاووا کِنہٕ لۄکُٹ اَکھ ہٮ۪نٛد وٮ۪نٛد دَچھ گژھِ نہ ٹھیٖک تَتھ منٛز تِم ما گژھن مطلب خراب وراب پھَٹَن وَٹَن مہ اَچھا ٹھیٖک ڈرٛاے فرٛوٗٹ چھا ہرکانٛہہ قٕسٕم تھاوُن میوٕ تہِ چھِ تھاوُن ہرکانٛہ قٕسٕم اچھا ٹھیٖک وَلہٕ کینٛہہ چھُنہٕ پَرواے بہٕ تھاوہو بَدَل ہِو کینٛہہ چھُنہٕ پَرواے ڈَبہٕ زٕ آسَن تیار پَگاہ ییٖزیو تُہۍ پگاہ آسَن ڈَبہٕ زٕ اِنشاءاللہ تیار پگاہ ییٖزیو تُہۍ تہٕ ٹھیٖک چھا حظ اَچھ اَچھا بِہِو رۄبَس حَوالہٕ السلام علیکُم